وعلیکُم اسَلام اَسَلامُ علیکُم اہَن حظ آ

ٹھیٖک ٹھیٖک ٹھیٖک جِناب اَتہِ کوٗتاہ نار کوٗتاہ ہیوٚتُن اَتہِ

اَسہِ کوٚت چھُ یہِ یُن کوٚت چھُ اَسہِ ٹھیٖک ٹھیٖک تۄہہِ تُہۍ ہیٚکوا ؤنِتھ جِناب أسۍ کۭتہِ لگ بگ اَتہِ کۭتیٛاہ گاڑِ کۭتیٛاہ لَگَن اَتہِ اور مطلب نار ژٮ۪تھراونَس

ٹھیٖک ٹھیٖک

چلو جِناب أسۍ تہِ کَرو پَنٕنۍ کَرو أسۍ واراہ کوٗشِش جَلدی واتنٕچ مگر تُہۍ تہِ تھٲے زیو اَتہِ خیال مطلب تُہۍ تہِ آب واب دی زیو تُہۍ اَتھ

تۄہہِ کٔرۍ زیو کٲم گۄڈنٮ۪تھٕے کٔرِو تۄہہِ سُہ نٮ۪بَر پَتہٕ کٔرۍ زیو کٲم تَتھ دی زیو تُہۍ کینٛہہ دٔج ؤج پٮ۪ٹھٕ دٲرِتھ تُہۍ کٔرۍ زیو تھوڑا مطلب پَنٕنۍ کِنۍ کٔرۍ زیو تُہۍ ہینٛڈٕل کَرنٕچ سُہ ٹھیٖک چھےٚ جِناب کینٛہہ چھِنہٕ پَرواے بیٚیہِ بیٚیہِ اگر اَتہِ مطلب یِم شُرۍ وُرۍ آسان اَتٮ۪ن تۄہہِ دوٚپوٕ نا بِلڈِنٛگ چھےٚ بٔڑ اگر اَتہِ شُرۍ وُرۍ آسان کینٛہہ لۄکٕٹۍ وَکٕٹۍ تِم کٔرۍ زیووَکھ تُہۍ گۄڈنٮ۪تھٕے نٮ۪بَر

تہٕ تِم کٔرۍ وُکھ تُہۍ تُہۍ کٔرۍ وُکھ تِم تہِ جَلدی نٮ۪بَر نا تۄہہِ پَتہٕ زَن پھٲلیو نار زَن پھٲلیو زیادَے أسۍ تہِ چھِ ییٚکیٛاہ ریڈی أسۍ تہِ أسۍ تہِ کٔر ییٚکیٛاہ تیٲری أسۍ تہِ چھِ ریڈی أسۍ تہِ واتو جِناب جَلدی مگر تُہۍ تھٲے زیو اُکُن اُکُن تھٲے زیو تُہۍ ہٮ۪س تُہۍ کٔرۍ زیو یِم شُرۍ وُرۍ کٔرۍ زیوکھ نٮ۪بَر یِم اَتہ ؤنۍ چھِ اَتھ منٛز تِم ژھٕنۍ زیوکھ تُہۍ نٮ۪بَر کٔرِتھ تہٕ أسۍ تہِ کَرو پَنٕنۍ کِنۍ کوٗشِش جَلدی یِنٕچ چلو ٹھیٖک چھِ أسۍ کَرو پَنٕںۍ کِنۍ واریاہ کوٗشِش جَلدی یِنٕچ

اَتھ کٔرِو تُہۍ کٲم اَتھ تھٲیِو تُہۍ پٮ۪ٹھٕ یہِ دٔج ؤج نا مطلب پٮ۪ٹھٕ دِیِو تُہۍ دٲرِتھ اَتھ گژھِ تَمہِ سۭتۍ واراہ کَنٹرٛول چَلو ٹھیٖک چھِ جِناب